میانہِ ایٚکاڈِنگ یۄس أسۍ ساروی کھۄتہٕ اَصٕل پروڈِکٹ باسیٚو مےٚ سُہ باسیٚو یُس اَسہِ گرِ فین چھُ آسان اَمہِ سۭتۍ کیاہ چھُ گژھان اَمہِ سۭتۍ چھُ روٗمُک ٹیٚمپیچر واریاہ اصٕل روزان بیٚیہِ چھُ اِیر اورٕ یور سٔرکُلیٹ کران یہِ چھُ یہِ چھُ ساروی کھۄتہٕ باسان مےٚ یہِ اَصٕل ییٚلہِ تِکیازِ اَتھ منٛز چھِ أسۍ ہیٚکان رِلیکٕس تہِ کٔرِتھ ییٚلہِ واریاہ زیادٕ گَرُم چھُ آسان تہٕ برونٛہہ کالہٕ ییٚلہِ گرم اوس گژھان اِنسان اوسُے نہٕ ہیٚکان رِلیکٕس کٔرِتھ پَتہٕ ٲسۍ واریاہن چیٖزَن ہُنٛد اِستعمال کران ہَوا دِوان مَگر یَنہٕ پٮ۪ٹھ فین آو تَنہٕ پٮ۪ٹھ کٔر أکۍ اِنسانن واریاہ زیادٕ آرام بیٚیہِ بوٚڑ چیٖز یُس چھُ یہِ چھُ یی نہٕ زیادٕ یہِ پاور نِوان ییٚمہِ سۭتۍ بِل چھنہٕ زیادٕ کھسان کِہینۍ بیٚیہِ واریاہ یِم فین چھِ تِم چھِ ہیٚکان أسۍ وِداَوُٹ اِلیٚکٹرسٹی تہِ چلٲوِتھ مےٚ چھُ باسان ساروٕے کھۄتہٕ بیسٹ پروڈَکٹ لایفہِ منٛز ییٚمہِ سۭتۍ مےٚ واریاہ زیادٕ بیٚنِفٹ مِلیو سُہ چھُ فین تِکیازِ فینہٕ برونٛہہ ٲسۍ مےٚ واریاہ زیادٕ سَختی یِوان بہٕ ٲسٕس نہٕ ہیٚکان رِلیکسٕے کٔرِتھ یَتھ گرمَس منٛز یا ینہٕ پٮ۪ٹھ اَسہِ فین اوٚن تَنہٕ پٮ۪ٹھ چھُ مےٚ واریاہ زیادٕ آرام آو گۄڈٕنیُک فین اوٚن اَسہِ ٹوٗ تھوزنڑ زٕ ساس پَنداہس منٛز سُہ دۄہ چھُ مےٚ وُنہِ تہِ یاد ییٚلہِ اَسہِ گۄڈٕنیُک فین اوٚن پَتہٕ لوٚگ سُہ میٲنۍ اَنکٕلن اَسہِ تَتہِ پٮ۪ٹھ کوٚر اَسہِ واریاہ زیادٕ آرام وۄںۍ ییٚلہِ تہِ کیٚنٛہہ آسان چھُ أسۍ چھِ أسۍ چھِ فین یوٗز کران ییٚلہِ تہِ زیادٕ کیٚنٛہہ گرم وَرم چھُ آسان ییٚمہِ سۭتۍ پَتہٕ أسۍ اکھ لُطف تہِ چھِ أسۍ ہیٚکان اَتھ تُلِتھ ییٚمہِ سۭتۍ اکھ تِکیازِ اَمہِ سۭتۍ چُھ سون دٮ۪ماغ تہِ فریش گژھان